اگر بہٕ کتھ کَرٕ کہ شُرۍ چھِ آز واریاہ گیمہٕ گِنٛدان ییٚمہِ سۭتۍ تِہٕنٛز یوٚس فِزکَل ایٚکٹِوِٹی کرٛیٹِوِٹی یا ٹیٖم ؤرک چھِ اصل بَنان گۄڈنٮ۪تھٕے اگر بہٕ کتھ کَرٕ کہِ بورڈ گیم یِم چھِ آز آسان یِتھ پٲٹھۍ تۄہہِ پَے یے آسیو کہِ یَتھ مَنٛز مونوپولی چھِ یِوان یا باقٕے چھِ یِوان چیٚس چھِ یِوان یا سُہ بہٕ یہِ چھِ یِوان کٮ۪رَم بورڈ تِم چھِ آز لوٗکھ گِنٛدان تَمہِ سۭتۍ کیاہ چھِ گَژھان ٹیٖم ؤرک چھِ أکِس نَفرَس بَنان تہٕ سُہ چھ اصٕل ہٮ۪کان گِنٛدِتھ ویٖڈیو گیمہٕ تہِ چھ گِنٛدان آز شُرۍ تِمو سۭتۍ تہِ چھِ تِمن شُرٮ۪ن مَزٕ یِوان گِنٛدنَس ویٖڈیو گیمہٕ

پَزٕل پَزلَن ہٕنٛز اگر أسۍ کتھ کرو کہِ آز چھِ شُرۍ یِم آزٕکۍ یِم نٔے نٔے شُرۍ چھِ آز چھِ پَزٕل تہِ گِنٛدان تَمہِ سۭتۍ کیٛاہ چھِ گژھان یا سٕٹرٛیٹجی گیم چھِ گِنٛدان یِمن سۭتۍ اِنسانَس یُس مایِنٛڈ سٮ۪ٹ چھُ سُہ چھُ واریاہ اکھ اصٕل بَنان اگر أسۍ کتھ کرو کہِ یُس چیٚس چھِ یا بَدَل کانٛہہ گیم چھِ تَمہِ سۭتۍ تہِ چھِ اکھ نہ اِنسان یُس آسہِ یا بَچہِ وَنہٕ بہٕ تٔمۍ سُنٛد مایِنٛڈ چھ تیز گَژھان اگر بہٕ ویٖڈیو گیمہِ ہِنٛز کتھ کَرٕ کہِ ویٖڈیو گیم تہِ چھِ اصٕل تکیازِ تَمہِ سۭتۍ تہِ چھ اِنسانَس مایِنٛڈ اصٕل گَژھان بال گیم اگر بہٕ وَنہٕ واریاہ پٕلے گراوُنٛڈ چھُ اتھ مَنٛز یوٗز کہِ سُہ ٲسٕنۍ ہاکی سُہ ٲسنۍ کرکٹ سُہ ٲسنۍ فُٹ بال یا باقٕے باقٕے یِمن منٛز بال چھِ اِستعمال گَژھان تِم تہِ چھِ آز اِنسان گِنٛدان یا بیٚیہِ اکھ گیم قٕسٕم چھِ نیچَر بیسٕڈ آسان ہَنٹِنٛگ یعنی کہِ شکار آز کَران پَتہٕ تِم جانوَر ماران تَمہِ سۭتۍ کیٛاہ چھُ گَژھان اِنسانَس تَمہِ سۭتۍ چھِ شُرۍ یِم آزٕکۍ چھِ یِم چھِ آز چالاک بَنیمٕتۍ کہِ آز چھِ یِم یِم گیمہٕ تہِ ہیٚچھان باقٕے باقٕے گیم تہِ چھِ یِم ہیٚچھان تہٕ اَزکِس دُنیاہَس منٛز وَنہٕ بہٕ یِہوٚے کہِ یُس اَکھ شُر چھُ آسان یہِ چھِ آسان مَلٹی ٹیلٮ۪نٛٹِڈ مَطلَب کیٛاہ گوٚو مَلٹی ٹیلٮ۪نٛٹِڈ کہِ أمِس چھ سٲلِم آز آسان تَگان یہِ چھ اٮ۪کٕسپٲٹ آز آسان واریاہ گیمہٕ گِنٛدنَس مَنٛز